ہیلو تُہُۍ چھِو حظ ٹیٚلَر تۄہہِ اوسوٕ نہٕ حظ پٕتۍمہِ لَٹہِ سوٗٹ اَکھ بَنوٚومُت مےٚ اوس سُہ آلٹر کَرُن تُہُۍ دیٖوٕ حظ سُہ سُہ چھُ مےٚ گَژھان یہِ کھُلہٕ پَہَم سُہ اوس تھوڑا ٹایِٹ کَرُن سوزا حظ بہٕ تیٚلہِ آزٕ کَر دِیِو تَیار کٕرِتھ مےٚ اوس تَتھ جَلدی پَہَم اَدحظ اَد حظ ٹھیٖک چھُ اَد حظ تیٚلہِ حظ اَنہو بہٕ آزٕے